ہاں بہٕ چھُس ایٚوِیَر یِم زَن ٹیٚکنِکل ڈِفِکَلٹیٖز یِم زَن اَزٕکۍ أزکِس زَمانَس منٛز لوکھ فیس کَران چھِ اَتھ منٛز چھِ یِوان اسہِ ہارڈوِیَر فیلیَر چھِ یِوان سافٹوِیَر یِم زَن ہیک سافٹوِیَر فیلیَر چھِ گژھان یِتھَے پٲٹھۍ چھِ کٲم گَژھان بیٚیہِ چھِ سایبَر کرٛایِم واریاہ اَکھ مطلب ٹیٚکنِکل ڈِفِکَلٹی یِتھے پٲٹھۍ چھِ کٲم گَژھان کَمپیوٗٹَر چھِ سُلو پَکان یا أسۍ وُچھو میٚموری چھِ گژھان جلدی فُل یِتھ پٲٹھۍ چھُنہٕ مےٚ تیٖژاہ زیادٕ نالیج کیٚنٛہہ اباوُٹ دَ ٹیٚکنِکل ڈِفِکَلٹیٖز بَٹ ہاں بہٕ چھُس ہیٚکان مطلب اگر کَمپیوٗٹَر سُلو آسہِ پَکان یا موبایِل یا کانٛہہ ڈِوایِس سُلو آسہِ پَکان سُہ چھِ أسۍ کَران کٲم سُہ چھِ أسۍ رِبوٗٹ کَران